ہاں ہیٚلو اسلام علیکم ہے تُہۍ چھِو غضنفر بہٕ چھُس بشارت تُہۍ چھِوٕ یہِ بُلاگر چھِ بُلاگِنگ چھِو تُہۍ کَران اچھا مےٚ ؤنۍتو تُہۍ یہِ تُہۍ چھِۄٕ کامیاب بُلاگر اتھ منٛز مےٚ ؤنۍتو تُہۍ کوتاہ سِٹرَگلا پٮ۪و تۅہہِ اَتھ خٲطرٕ کَرُن

اچھا ٹھیٖکھ اچھا اچھا مےٚ ؤنۍتو تُہۍ تۅہہِ کوتاہ اِنکَم آسوٕ گَژھان رٮ۪تَس منٛز یوٹیٛوٗب سۭتۍ دُنیاہٕچ ضروٗرِیات چھا پوٗرٕ گَژھان اچھا گَرِکٮ۪ن ہُنٛد کوتاہ سَپوٹاہ روٗد اَتھ منٛز

چلو تیٚلہِ گَو اصٕل یہِ ؤنۍتو تُہۍ مےٚ بہٕ چھُس تُہنٛد واریاہ بوٚڈ فین بہٕ چھُس تُہٕندۍ وِیو بہٕ چھُس تۅہہِ کَنٹِنِوسلی تِہنٛدۍ ویڑیو کَران وِیو اچھا تہُنٛد کَنٹینٹاہ کیٛاہ آسان مطلب نیکسٹ بُلاگ اَگر یِیہِ تَتھ منٛزکیٛاہ کَنٹینٹاہ آسہِ نوٚو

چلو ٹھیٖکھ چھُ سَر تھینکیو تۅہہِ سۭتۍ گَو مُلاقات یہِ گَو واریاہ کیٚنٛہہ تھینکیو سَر